السلام علیکم اہن حظ تُہۍ چھِوا ٹھیٖک اہن حظ اَسہِ حظ ٲسۍ یہِ اَسہِ ٲس گَرِ تھوڑا فَنٛگشن نا اَسہِ حظ اوس پٔژھِل گَرِ اَسہِ حظ ٲسۍ یِم تِم لۄکٕٹۍ بوٕلۍ چھِ نا اَز آمِتۍ تِم نٔوۍ بوٕلۍ یِمن تِم ڈِزایِن چھِ آسان الگ الگ مُختلِف کھٲلِتھ اہن حظ بیٚیہِ چھِ اَتھ اہن حظ تِمَے ٲسۍ ضوٚرَتھ بیٚیہِ ٲسۍ تِمن چھِ نا آسان لۄکٕٹۍ چَمچہٕ سۭتۍ اہن حظ بیٚیہِ تِم بیٚیہِ حظ تِم ہُم یِم تِم ترٛاموٗ گِلاس چھِ نا جوٗسَس خٲطرٕ آمِتۍ اَز نٔوۍ اہن حظ بیٚیہِ ٲسۍ تِم ضوٚرتھ بیٚیہِ ٲسۍ واریاہ واریاہ چیٖز اَسہِ ضوٚرَتھ تہٕ تُہۍ ؤنِو اَز کِژھ ریٹھاہ چھِ

اہن حظ اہن حظ کَنٛدکٔرۍ دار چھِ ضوٚرَتھ اہن حظ سَماوار تہِ حظ چھِ ضوٚرتھ اَسہِ سُہ لۄکُٹ اَکھ

اہن حظ ٹھیٖک چھُ اہن حظ بِہِو رۄبس